ہاں اسلامُ علیکُم آ بِلکُل ؤنِو مےٚ چھُ ناو سیٖرَت بہٕ چھُس مینیجَر ییٚتہِ ؤنِو کیٛاہ دٔلیٖل چھَ

اَچھا اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ بِلکُل تُہۍ مہٕ ہیٚیِو پریشٲنی کِہیٖنٛۍ نہٕ بہٕ وَنہو تۄہہِ پوٗرٕ کِتھٕ کٔنۍ کیٛاہ چھُو تۄہہِ کَرُن آ گۄڈنِچی کَتھ چھےٚ یہِ چیٖز کہِ اگر تُہۍ کرٛیٚڈِٹ کارڈ چھُو کَڈُن تَمہِ خٲطرٕ چھُو تۄہہِ اَکھ فوٹوٗگرٛاف بیٚیہِ آدھار کارڈ اگر تۄہہِ سۭتۍ آسٮ۪و تۄہہِ چھُو اَسہِ بٮ۪نٛک وِزِٹ کَرُن تۄہہِ چھُو آدھار کارڈ اَنُن سۭتۍ فوٹوٗگرٛاف اکھ چھُو سۭتۍ اَنُن ٹھیٖک چھا تہٕ بیٚیہِ کہِ بیٚیہِ أنۍزیٚو بٮ۪نٛکٕچ پاس بُک تہِ سۭتۍ ٹھیٖک چھا تُہۍ تُہۍ کرناوہو أسۍ تَتٮ۪ن ایٚپلاے تہٕ تَمہِ پَتہٕ واتٮ۪و تۄہہِ کرٛیڈِٹ کارڈ ہیٚکِو پَتہٕ ہَفتَس منٛز تۄہہِ وٲتِتھ پَتہٕ بیٚیہِ وُچھو أسۍ تُہٕنٛدِس بیٚنٛکَس منٛز تہٕ مطلب کیٛاہ لِمِٹیشَن ہیٚکہِ ٲسِتھ تُہۍ ؤنِو مےٚ پَنُن اٮ۪کاوُنٛٹ نمبر بہٕ وَنہو تۄہہِ لِمِٹیشَن کٲژاہ چھَو تۄہہِ

تُہۍ ؤنِو لاسٹ فور ڈِجِٹ بہٕ کَڈٕ پانَے ڈِٹیل سیٚوَن ایٹ ٹوٗ نایِن اکھ سیکَنٛڈ اَچھا ٹھیٖک ٹھیٖک تۄہہِ ما چھُو ناو احسان

ٹھیٖک چھُ بیسِکلی چھَ یہِ دٔلیٖل تُہٕنٛدِس اٮ۪کاوُنٛٹَس منٛز چھُ وُنکٮ۪ن یُس تۄہہِ لِمِٹیشَن چھَ یہِ لِمِٹیشَن یۄس تۄہہِ لِمِٹیشَن چھِ وُنکٮ۪ن اٮ۪کاوُنٛٹَس منٛز اَمہِ اَمہِ تھرٛوٗ ہٮ۪کنو تۄہہِ سیوَنٹی وَن تھاوزَنٛڈ چھُو اَکھ سَتَتھ ساس رۄپیہِ ہٮ۪کنو تۄہہِ روٗزِتھ کرٛیڈِٹ لِمِٹ ٹھیٖک چھا

آ اَکھ ہیٚکِو تُہۍ اَمہِ تھرٛوٗ شاپِنٛگ کٔرِتھ بیٚیہِ اگر تُہۍ فار ایٚگزامپُل کیش آسو نا ضروٗرت تُہۍ ہیٚکِو سُہ کیش تہِ کٔرِتھ تُہۍ ہیٚکِو اے ٹی ایمَس پٮ۪ٹھ گٔژھِتھ تَتٮ۪ن ہیٚکِو پَنُن کرٛیڈِٹ کارڈ یوٗز کٔرِتھ مطلب اے ٹی ایٚمَس پٮ۪ٹھ چھُو نا ڈیٚبِٹ کارڈ یوٗز کَران اِتھٕے کٔنی ہیٚکِو تُہۍ کرٛیڈِٹ کارڈ یوٗز کٔرِتھ پَتہٕ ہیٚکِو تُہۍ تَمہِ پٮ۪ٹھ کَرنہٕ کیش کٔڈِتھ تہٕ سُہ ہیٚکِو تُہۍ یوٗز کٔرِتھ سُہ چھُنہٕ اِشوٗ کیٚنٛہہ بیٚیہِ چھُ مطلب اَکھ چیٖز کہِ یُتھُے اَتھ چھُو تۄہہِ پَتہٕ مَنتھلی اِنَسٹا اگر تُہۍ کانٛہہ چیٖز أنِو تُہۍ ہیٚکِو مَنتھلی اِنسٹالمٮ۪نٛٹَن منٛز پَتہٕ پے کٔرِتھ ٹھیٖک چھا

آ بِلکُل چارجِز لَگن جیسے کہِ اگر تُہۍ کانٛہہ چیٖز ہیٚیِو تَتھ تَتھ آسہِ مَنتھلی اِنسٹالمینٹَن منٛز سُہ کَنوٲٹ کَرُن تَمہِ وِز ہٮ۪کَن لٔگِتھ اَکھ زٕ ہَتھ رۄپیہِ یا دَہ وُہ رۄپیہِ تِم ہٮ۪کَن چارجِز لٔگِتھ یِتھٕ کٔنۍ یُس وۅنۍ اے ٹی ایم کارڈ چھُ یہِ کرٛیڈِٹ کارڈ چھُ اگر تُہۍ أکِس ؤریَس خٲطرٕ یوٗز کٔرِو تیٚلہِ لَگنو تُہۍ پانٛژھ ہَتھ رۄپیہِ ٹھیٖک چھا آ پانٛژھ ہَتھ رۄپیہِ گژھان تَتھ چارٕج مگر ییٚلہِ تُہۍ أکِس ؤریَس پوٗرٕ یوٗز کٔرِو ٹھیٖک چھا وۅنۍ کٔرۍزیٚو تُہۍ باقٕے وۅنۍ کٔرۍزیٚو تُہۍ باقٕے اِنفارمیشَن خٲطرٕ بٮ۪نٛک وِزِٹ ٹھیٖک چھا چلو بِہِو چلو بِہِو خۄدایَس سلام علیکُم